مطلب یُس حظ مےٚ تجُربہٕ گۄڈنیُک یُس حظ مےٚ چیٖز اوس مےٚ نِش مطلب بہٕ حظ وَنہٕ سُہ گۄڈنٮ۪تھٕے سِلِنٛگ سُہ حظ اوس ایوٗتاہ اَصٕل ایوٗتاہ اَصٕل کہِ تَتھ حظ درٛاے مےٚ واریاہ زیادٕ ؤری مطلب زٕ ترٛےٚ ؤری حظ درٛاے مےٚ تَتھ بیٚیہِ حظ اوس سُہ مطلب سُہ حظ اوس نَوا دۄہ کھۄتہٕ دۄہ زَن مگر سُہ حظ درٛاو مےٚ واریاہ زیادٕ اَصٕل تٔمۍ حظ دیُت مےٚ واریاہ زیادٕ مَدد بہٕ حظ ٲسٕس تَتھ منٛز ہٮ۪کان فون تھٲوِتھ پونٛسہٕ حظ ٲسٕس ہٮ۪کان تھٲیِتھ پَتہٕ حظ ٲسٕس بہٕ سُہ ترٛاوان نٲلۍ اِتھ کٔنۍ اَکھ حظ اوس سُہ مطلب تیوٗتاہ اَصٕل باسان مطلب پَلوَن پٮ۪ٹھ تہِ حظ اوس سُہ تیوٗتاہ اَصٕل باسان بیٚیہِ حظ ییٚلہِ حظ نیرِ اِنسان کُنہِ جاے بہٕ حظ ٲسٕس سُے تُلان تہٕ نِوان سُے مےٚ حظ روٗد تَتھ تَتھ خٲ تَتھ سۭتۍ حظ روٗد مےٚ واریاہ تجُربہٕ اَصٕل مطلب تٔمۍ حظ سُہ حظ باسیو مےٚ مطلب اَصۭل پرٛوڈَکٹ سُہ حظ لوٚگ مےٚ واریاہ زیادٕ پَسںٛد